وعلیکُم سَلام اہَن حَظ آ وَازے چھِ ٹھِیٖک حَظ چھُ أسۍ کرو تُہۍ کٔرِو حظ گۄڈٕ مےٚ سۭتۍ کَتھ تہٕ کینٛہہ چھُ نہٕ بہٕ ہیٚکہٕ رٔنِتھ